بہٕ ہَسا گٔیس اوٗبَر ایپَس پؠٹھ اَسہِ وٕچھے تتہِ ریٹ کیاہ ہسا چھِ بہٕ اوسُس چکرَس آمُت یور ٹرٛاوٕل اوس مےٚ کَرُن لوکَلی مےٚ چھِ نہٕ ییٚتِچ پتہ کینٛہہ وَنۍ ٲسۍ مےٚ پھرٛنٛڈ اَکھ ییٚتہِ بہٕ اوسُس تٔمۍ سٕے وَنُن کُس ڈیوَر کوٗتاہ ہیٚیَس کَس سٔروِس چھِ اَسہِ کَتھ کیب چھِ کھژُن ریٹ کیاہ چھےٚ